ہیلو اسلام علیکُم مےٚ حظ اوس شوٗز نیُن نہ فورمَل شوٗز اوس مےٚ نیُن اچھا آ یِکیاہ یہِ چھُ مےٚ واریاہ پَسنٛد یہِ کیش اَصٕل آ یَتھ چھا پانٛژھ نمبر سایز چھےٚ اَتھ نیران اچھا ٹھیٖک اچھا یہِ کۭتِس چھُ گژھان سُہ گوٚو وارِ سُے گوٚو واریاہ درٛوٚگ چھےٚ بَدَل کانٛہہ چھا اَمہِ کھۄتہٕ سَستہٕ پَہمَتھ اچھا ٹھیٖک چلو ٹھیٖک چھُ تہِ تیٚلہِ کٔرِو أتھی کَم پَہمَتھ تیٚلہِ نِمو یِہَے نہ نہ نہ اَسہِ کٔرِو تُہۍ کَم پَہمَتھ تیٚلے نِمہٕ بہٕ یہِ چھُ واریاہ درٛوگ گژھان بہٕ ہٮ۪کہٕ نہٕ یوٗتاہ ایٚفٲڈ کٔرِتھ کِہیٖنۍ نہٕ تُہۍ کٔرِو کٲم تُہۍ کٔرِو پَنٕنہِ حِساب کَم تۄہہِ تہِ گژھِو نہٕ گاٹہٕ گژھُن کیٚنٛہہ نہ نہ نہ نہ نہ نہ شےٚ ہَتھ کٔرِو شےٚ ہَتھ نہ کٔرِو وَنۍ صحت نہ نہ وۅنۍ وَنۍ کٔرِو وۅنۍ شیےٚ ہَتھ تہٕ وَنۍ گوٚو ڈَن تہٕ بہٕ نِمہٕ یِہوے شوٗز نہ نہ حظ نہ نہ نہ شیےٚ ہَتھ کٔرِو بہٕ نِمو چلو ٹھیٖک دِیِو تیٚلہِ کٔرِو شےٚ ہَتھ ساڑ شےٚ ہَتھ اَدٕ سا اَدٕ سا ٹھیٖک چھُ ہاں ہاں تھٲیِو یَتھ منٛز تۄہہِ خۄش گٔژھِو اچھا اچھا ٹھیٖک شُکرِیہ شُکرِیہ